اسلامُ علیکُم تُہۍ چھِو حظ یہِ اُبرٕ پیٹھ اچھا ٹھیکھ گوٚو اَسہِ حظ ٲسۍ کٔرمٕژ ٲدۍ کیب بُک بانٛڈی پورہ ٹہُ سوپور تہٕ پَتہٕ حظ ٲسۍ اَسہِ تَتھ مَنٛز پَنٕنۍ بیگ سُہ حظ گوٚو اَسہِ تَتی مشیٖد أسۍ ؤتھ نہ حظ سوپورہ تہٕ مےٚ ٲس سوپرٕ کٲم بہٕ حظ ٲسٕس تَتی مےٚ گٔے تَتھ مَنٛز پَنُن بیگ مٔشدی تہٕ تَتھ مَنٛز حظ چھِ مےٚ اکھ پونٛسہٕ تہٕ بییٚہِ چھُ مےٚ مَطلَب بییٚہِ اِمپوٹَنٛٹ ڈوکومینٹٕز مہربٲنی کٔرِتھ حظ مَطلَب بہٕ روزٕ نہٕ تُہٕنٛز شُکُر گُزار اگر تُہۍ تمِس کیب ڈرایوَر سُنٛد نَمبَر دِیِو یا اگر تُہۍ تمِس پانے کٔرِو فون اَہن حظ اَہَن حظ تمِس حظ گٔے شاید وُہ مَطلَب وُہہ مِنَٹ گے تٔمِس گٔمۍتِس ییٚتَس تہٕ وُہہ مِنَٹ گے تمِس اَہن حظ اگر حظ تُہۍ تمِس فون کٔرِو پانہ مےٚ نَہ حظ چھَ نہٕ پے کِہِنۍ سُہ ڈرایوَر نہ مےٚ چھُ نہٕ سُہ یوٚد ووٚد کِہِنۍ نَہ چھُ مےٚ تٔمۍ سُنٛد اگر مےٚ آلریٚڈی نَمبَرے آسہِ ہے تیٚلہِ کَرہا بہٕ تمِس پانے فون اگر وۄنۍ تُہۍ مےٚ نَمبَر دِیِو بہٕ کَرٕ تمِس پانے فون تیٚلہِ چھَس بہِ تمِس ییٚتہِ حظ اِنتِظارَس سُہ دِیہِ مےٚ بیگ مَطلَب بہٕ روزہا تُہٕنٛز شُکُر گُزار یا اگر تُہۍ تٔمِس پانے فون کٔرِو تہٕ اِتھ پٲٹھۍ تیٚلہِ چھَس بہٕ یَتس وِنکیٚنَس سوپور نِش پیاران مین مارکیٹ اَہَن حظ مےٚ حظ چھِ تَتھ مَنٛز اِمپاٹنٹ ڈوکومنٹز پونٛسَن ہُنٛد نَہ حظ چھُ نہٕ تیوٗتاہ کِہِنۍ لیکن مےٚ چھِ ڈوکومینٹٕس تَتھ مَنٛز مہربٲنی کٔرِتھ اگر تُہۍ تٔمسی آسہِ مَطلَب ؤنِو اگر تمسی لوکیشَن اَسہِ تُہۍ وَٹس ایٚپ کِنۍ سیٚنٛڈ کٔرِو یا نَمبرٕ تہٕ بہٕ کَرٕ تمِس پانے فون تہٕ بہٕ چھَس تیٚلہِ وِنکیٚنَس سوپور مارکیٹَس مَنٛز پیاران اَدٕ حظ ٹھیک چھُ مہربٲنی اگر تُہۍ پانے کٔرِو سُہ گٔے زیادَے اَصل اَہَن حظ ٹھیٖک چھُ کٔرِو تُہۍ تیٚلہِ تمِس پانے فون تہٕ تیٚلہِ کٔرزیٚو تُہۍ مےٚ واپَس پَتہٕ بیک کال بییٚہِ تہٕ ٹھیک گوٚو اہَن حظ بہٕ حظ پیارٕ ییٚتی اَچھا اَچھا تھینٛک یوٗ سو مَچ